تُہۍ ؤنِو اَسہِ کانٛہہ سُہ واقع یَتھ منٛز حضوٗر پاک صلی اللہ وسلم سٕنٛدۍ یِم اخلاق یا صفات آسن آمٕتۍ بیان کَرنہٕ تُہُنٛد سوال چھُ یِتھ پٲٹھۍ زِ تُہۍ چھُو وَنان تُہۍ ؤنِو کانٛہہ سُہ واقع یَتھ منٛز سٲنِس ٹٲٹھ نبی صَلی اللہ علَیہ وَ سَلم سٕنٛدۍ اخلاق آسَن بیان آمٕتۍ کَرنہٕ تٔمۍ سٕنٛدۍ چھِ واریاہ واقعاتہٕ مےٚ تہِ چھِ زٕ ژور یاد تِمو منٛز وۄنۍ وَنو بہٕ تۄہہِ اَکھ واقع تٔمۍ سُنٛد سون حضوٗر صَلی اللہُ عِلَیہ وَسَلَمٲسۍ اَکہِ دۄہ پَکان اَکہِ کۄڈر وَتہِ کِنۍ ٲسۍ پَکان یعنی اَکہِ خراب وَتہِ کِنۍ ٲسۍ پَکان سُہ وَتھ ٲس نہٕ سیوٚد کیٚنٛہہ سٲنۍ حضوٗر پاک صَلّٰی اللہُ عِلَیہ وَعلیہ وسَلَم ٲسۍ پَکان برونٛہہ کَنہِ سمکھییَکھ اَکھ بوٚڈ تہٕ وۄنۍ سون حضوٗر پاک صَلی اللہُ عِلَیہ وَسَلَم تٔمۍ سٕنٛز تٲریٖف کیٛاہ ہٮ۪کو أسۍ کٔرِتھ تہٕ تٔمۍ ووٚن أمِس بُجہِ دوٚپنَس یُس بُج یُس بہٕ یہِ بُڑٕ مٲج ٲس أمِس اوس کَلَس پٮ۪ٹھ بور تُلِتھ حضوٗر پاک صَلی اللہُ عِلَیہ وَسَلَم گٔے أمِس نِش دوٚپمہ دوٚپہکھ فرموُکھ تُہۍ دِیوا یہِ بور مےٚ بہٕ تُلو تہٕ یُس بٕڑٕ موج ٲس تٔمۍ تُل یہِ بور دِتُن أمِس حضوٗرِ پاک صَلی اللہُ عِلَیہ وعلیہ وَسَلَم وۄنۍ چھِ یِم پَکان أمۍ کۄڈر وَتہِ کِنۍ اَکھ یہِ بُڑٕ موج بیٚیہِ حضوٗرِ پاک صَلی اللہُ عِلَیہ وَسَلم چھِ پَکان اَمہِ کۄڈر وَتہِ کِنۍ تہٕ بُجہِ ووٚن دوٚپنس ہے گوٚبرا مدیٖنَے شریٖفَس منٛز چھِ یہِ اکھ نَفر سُہ چھی وَنان خۄداے چھِ اَکھ سُہ چھی وَنان بہٕ چھُس تسُنٛد نبی صَلی اللہُ عِلَیہ وَسَلم سُہ چھُ وَنان بہٕ تٔمی سوٗزمُت وٕنہٕ تٔمِس پٮ۪ٹھ یقیٖن کَرَکھ یہِ کُس چھُ وَنان یہِ چھِ وَنان بُڑٕ موج وٕنہٕ تٔمِس پٮ۪ٹھ یقیٖن کَرَکھ تہٕ حضوٗر پاک صَلی اللہُ عِلَیہ وعلیہ وَسَلم روٗدۍ بوزان أمۍ سُنٛد واریاہَس ٹایمس تہٕ حضوٗر پاک صَلی اللہُ عِلَیہ وَسَلم فرمو وۄنۍ ییٚلہِ یِم نزدیٖک ٲسۍ أمۍ سٕنٛدۍ گَرٕ واتنَس تہٕ حضوٗر پاک صَلی اللہُ عِلَیہ وَسَلمو فرمو کہِ یُس مدیٖنہ شریٖفَس منٛز دعوت چھِ دِوان خۄدا صٲبٕنۍ یُس وَنان چھِ کہِ بہٕ چھُس خۄدا صٲبُن نبی صَلی اللہُ عِلَیہ وَسَلم سُہ چھُس بٕے تہٕ یُس بُڑٕ مٲج اوس تَتٮ۪تھ تٔمۍ کوٚر تٔتھۍسٕے ایٖمان قبول باقٕے